یُس اَسہِ پنٛنہِ کومنِٹی منٛز یُس اَسہِ پنٛنِس منٛز چھُ آسان ہیٚلٕتھ کِیر پَتہٕ آسان یُس مطلب یُس گامَس منٛز سیٚنٹَر اَکھ ہیٚلٕتھ سیٚنٹَر چھُ آسان پَتہٕ چھُ آسان ایز کَمپیٲرٕڈ ٹُو یُس اَکھ شہرَس منٛز چھُ آسان یُس گامَس منٛز چھِ آسان گۄڈنؠتھٕے چھِ آسان بِلڈِنٛگ تیٖژاہ اَصٕل کینٛہہ یۄس شَہرَس منٛز چھُ آسان ہیٚلتھ تَتھ چھِ آسان واریاہ زیادٕ بٔڑ بِلڈِنٛگ پَتہٕ چھُ آسان یُس گامَس منٛز چھُ آسان اَسہِ ہیٚلٕتھ سیٚنٹَر تَتہِ چھِنہٕ اَسہِ آسان ڈاکٹر تہِ ایویلیبٕل کینٛہہ ییٖژاہ اَسہِ أربَن ایریاہَن منٛز یِم اَسہِ شَہرَن منٛز چھِ آسان ہاسپِٹَل تِمَن منٛز چھِ آسان ہر کانٛہہ سِپیشَلٹی ہُنٛد ڈاکٹر ایویلیبٕل تَتہِ آسان پَتہٕ یُس گامَن منٛز یُس تَتہِ چھُنہٕ آسان اَسہِ ٹیسٹہٕ چھِنہٕ تَتہِ گژھان ٹایمَس پؠٹھ کینٛہہ تَتہِ چھِنہٕ یوٗ ایس جی گژھان ای سی جی ٹایمَس منٛز آسان چھِ کُنہِ جایہِ ایویلیبٕل کُنہِ جایہِ چھُنہٕ آسنٕے مَگر یُس شہرَن منٛز چھُ آسان أسۍ ہیلٕتھ کِیر سیٚنٹَر تَتہِ چھِ آسان أسۍ ہر کانٛہہ ٹؠسٹہٕ ہیٚکو تَتہِ أسۍ کٔرِتھ تَتہِ ہیٚکو أسۍ ہرکانٛہہ یوٗ ایس جی ای سی جی آسہِ کانٛہہ تہِ سُہ تہِ چھِ ہیٚکَان تَتہِ أسۍ ایٖزلی کٔرِتھ پَتہٕ یُس گامَن منٛز چھےٚ تَتھ چھِنہٕ ہؠکَان تِم مطلب تَتہِ ہیٚکن تِم ماینَر آپریشَن کٔرِتھ یِم تِم میجَر آپریشَن چھِ آسان تِم چھِنہٕ ہؠکَان تَتہِ کٔرِتھ کینٛہہ شہرَن منٛز چھِ ہؠکَان ماینَر پٕلَس میجَر آپریشَن تہِ کٔرِتھ تَتہِ کٲنٛسہِ ایٚمَرجَنسی سۄ چھِ ہؠکَان تَتہِ تِم مینیج کٔرِتھ مگر یُس گامَن اوس یِم ہیٚلٕتھ کِیر سیٚنٹَر چھِ یِمَن منٛز چھِنہٕ ہؠکَان أسۍ ہیٚژاہ کٔرِتھ اؠویلیبٕل کینٛہہ بیٚیہِ چھُ آسان مطلب گامَن منٛز چھُ آسان اَسہِ یُس اَسہِ سٹورَن منٛز چھُ آسان تَتہِ میڈِسَن اؠویلیبٕل سُہ چھُ آسَان لگ بگ ایٚکٕسپایر گوٚمُت کہِ تَتہِ چھُنہٕ یوٗز کَرنَس یِوان مطلب کِہیٖنۍ تَتہِ چھُنہٕ واتان نٔو نٔو سَپلاے کینٛہہ مگر یہِ شہرَن منٛز چھِ ہَن تَتہِ چھِ ہَن سَپلاے تہٕ نِو تَتہِ چھَنہٕ آسان تیوٗتاہ ایٚکٕسپایر تہِ گوٚمُت کینٛہہ تَتہِ چھِ آسان نِو نِو سَپلاے بیٚیہِ چھِ آسان تہِ ہرکانٛہہ فیسَلٹی ایویلیبٕل واریاہ زیادٕ ایز کَمپیٲڈ ٹُو یُس گامَن منٛز چھِ ہیٚلٕتھ سیٚنٹَر آسان